ہیٚلو اَسَلام علیکُم وعلیکُم اسلام ٹھیٖک چھِو حظ شُکُر خۄدایس کُن سٲلِم چھِو ٹھیٖک ؤنِو حظ

اَچھا تِم چھا ایٚنگیٚجمٮ۪نٹُک وَنان ٹھیٖک حظ چھُ ایٚنگیجمٮ۪نٛٹ چھِ کَرٕنۍ مگر وُنکٮ۪نَس یوٗتاہ جلدی ما ہیٚکہِ گٔژھِتھ ژےٚ چھُو پانَس پَتاہ کہِ

تۄہہِ چھُو پانَس پَتاہ کورٕ ہٕنٛز ایٚنگیجمٮ۪نٛٹ ما چھِ ییٖژاہ جلدی جلدی یِوان کَرنہٕ واریاہ زیادٕ چیٖز چھِ پٮ۪وان ضروٗرت تھوڑا بہت کَرو أسۍ تہِ تَیٲری تہٕ پَتہٕ وَنو تِمن ڈیٹ ویٹ پَرواے چھُنہٕ کِہیٖنٛۍ تہِ نہٕ ایٚنگیجمٮ۪نٛٹ کرو

ڈیٹ ونو أسۍ تۄہہِ کیٚنٛہہ چھُنہٕ تٔمۍ حظ چھُ سٮ۪ٹھاہ پوٚرمُت تٔمۍ حظ چھِ گریجویشَن ایٚم اے بی ایٚڈ کوٚرمُت اِنجیٖنٔرِنٛگ کٔرمٕژ کَمپیٛوٗٹر ڈِپلوما کیٛازِ کران حظ بِزنِس کران تٔمۍ چھُ پَنٕنُے بِزنِس ترٛوومُت بِزنِس چھِ کران آ ہا یِمَن ؤنِو تُہۍ دَپُکھ پرٛٲرِو تُہۍ کیٚنٛہہ چھُنہٕ ڈیٹ دَپُکھ پرٲرِو کٕہٕنٛۍ چھُنہٕ پَرواے کِہیٖنٛۍ چھُنہٕ پَرواے کرو تہٕ مگر وُنہِ چھِنہٕ رتِم تیار کِہیٖنٛۍ تہِ نہٕ یہِ حظ تُہۍ کٔرِو تِمن سۭتۍ کتھ تُہۍ ؤنِو تِمَن دٔپُکھ وُنکٮ۪نَس چھِ تٍر تہٕ تِمن چھِ ایٚنگیجمٮ۪نٛٹ بٔڈ کَرٕنۍ تِکیٛاز کہِ رِشتہٕ چھُ بوٚڈ تہٕ بیٚیہِ چھ تِم وَنُن کہِ اَز کَرو نہٕ ایٚنگیجمٮ۪نٛٹ یٲژَن کِہیٖنٛۍ تہ نہٕ أسۍ کَرو پَتہٕ اَصٕل پٲٹھۍ نِکاح وِکاح سٲری فَنٛکشَن گَژھِ أتی پٮ۪ٹھ کَمپلیٖٹ یِم

أسۍ تہِ چھِ تی وَنان اگر تِم پرٛارَن نا کم سے کم رٮ۪تھ کھَنٛڈ اتھ مَنٛز کرو أسۍ پنٕنۍ تیٲری تہِ کَمپلیٖٹ تہٕ أتی پرو پَتہٕ أتی یتھ چھُ وُنکنَس موسم تہِ چھُنہٕ ٹھیٖک کِہیٖنٛۍ تہِ نہٕ پرواے چھُنہٕ کِہیٖنٛۍ عٲش کٔرِتھ نِشٲنٛۍ ہے کَرٕنۍ ہے چھِ ایٚنگیجمٮ۪نٛٹ رِشتے گوٚمُت چھُ یہِ چھُ گوٚمُت رِشتٕہ یہِ ما چھُ گَژھنَے یہِ چھُ گوٚمُت اَتھ چھُ وۅنۍ فارمیلٹی چھِ تِم تہِ کَرو پوٗرٕ باقٕے چھُنہٕ پرواے کِہیٖنٛۍ تہِ نہٕ مگر وُنکٮ۪نَس سمجن تِم تہِ کہِ اَسہِ چھُ وُنکٮ۪نَس تیٲری کَرنہٕ خٲطرٕ وقت ضروٗرت ٹھیٖک چھُ اَدٕ کیٛاہ اَدٕ کیٛاہ اَچھا بِہِو خۄدایس حَوال